بہٕ چھَس کَران یوٗز جی پیٚے ایم پیٚے گوٗگٕل پیٚے اَگر وُچھو یِمو سٟتۍ یِمو یِم زَن ایپہٕ آن لایِٔن پیٚے پارٹنٲرٕس چھِ یِمو سٟتۍ میلیو واریاہ مَدتھ یِمو سٟتۍ چھِ جَلدٕے تہِ گَژھان پانَس کیش چھُنہِ پؠوان چنٛدَس منٛز تھاوُن کیٚنٛہہ آ یِم چھِ بیٚیہِ واریاہ رِیلایبُل یِم زَن مَطلب پیٚے پارٹنٲرٕس چھِ مےٚ سٍتۍ چھُنہٕ تؠُتھ کانٛہہ اِنسیٖڈنٛٹ گوٚمُت ییٚمہِ سٟتۍ بہٕ وَنہٕ کہِ مےٚ سٟتۍ ہسا گوٚو فرٛاڈ یِمو اؠپلِکیشنو سٟتۍ